ہیٚلو تُہۍ چھِو حظ کٔشیٖرِ پٮ۪ٹھٕ آ مےٚ چھُ ناو سیٖرت اَسہِ اوس اَتہِ کٔشیٖر کَرُن چَکرا تہٕ مگر اَسہِ اوس اَسہِ اوس پیکیج ہٕنٛدِ رِلیٹِڈ زانُن بیٚیہِ اوس زانُن یہِ کہِ کٕم کٕم جایہِ ہیٚکِو تُہۍ ہٲوِتھ اَتہِ

یہِ چھا خٲلی سریٖنگرَس خٲطرٕ کِنہٕ باقٕے ڈِسٹرکَن خٲطرٕ تہِ چھُ زَن چھُ پہلگام چھُ سۄنہٕ مَرٕگ چھُ ٹھیٖک

ٹھیٖک ٹھیٖک ٹھیٖک

اَتھ کوٗتاہ پیکیج چھُ گژھان تۄہہِ کوٗتاہ پیکیج چھُو اَتھ

اَچھا اَچھا ٹھیٖک ٹھیٖک دَہ ساس پٮ۪ٹھ گژھان سِٹاٹ ٹِکٹ وغیرہ چھِو تُہی کَران کِنہٕ ٹِکٹ چھِ اَسہِ پانَے پٮ۪وان کَرٕنۍ

پانژھ یُس ٹیٛوٗرِسٹہٕ گایِڈ تُہۍ مطلب یُس تُہۍ گایِڈ دِہوٗن اورٕ سُہ سُہ وَنیٛا اَسہِ تَتھ مطلب یُس جایہِ سُہ اَسہِ نِیہِ تَتھ جایہِ رِلیٹِڈ دِیا سُہ اَسہِ اِنفارمیشَن

آ

اَچھا اَچھا چلو ٹھیٖک چھُ ٹھیٖک چھُ کیٚنٛہہ چھُنہٕ پَرواے تہٕ بہٕ آ بہٕ کَرٕ مطلب بہٕ کَرٕ مَشوَر گَرِکٮ۪ن سۭتۍ بہٕ کَرہو تۄہہِ کال ٹھیٖک چھا

چلو ٹھیٖک چھُ شُکریہ شُکریہ وعلیکُم سلام